اگر أسۍ آبہٕ ہوہٕچ کتھ کرو اتھ منٛز آیہِ واریاہ تبدیٖلی لبنہٕ برٛونٛٹھ ییٚلہِ وٕچھان أسۍ ونٛدٕ أسۍ سُہ ونٛدٕ اوس آسان بالکُل آز کہِ ونٛدٕ نِش مُختلف یعنی أسۍ کرو دہ تٕرٕہ ؤری برونٛٹھ کتھ شیٖن اوس پٮ۪وان واریاہ زیادٕ تقریٖبن ٲسۍ ژور پھٕٹ پٮ۪وان پانٛژھ پھٕٹ شیٖن ٲسۍ پٮ۪وان مٲدٲنی علاقن تہٕ اگر أسۍ پتہٕ یِمن جنگلن کُن وٕچھو اتھ منٛز اوس واریاہ زیادٕ شیٖن آسان

از چھِ أسۍ وٕچھان ونٛدٕ تۭر چھِ آسان واریاہ زیادٕ مگر شیٖن تہٕ روٗد چھُنہٕ زیادٕ پٮ۪وان کینٛہہ تہٕ دۄہس چھُ آسان تاپھ مگر صُبحن شامن چھِ آسان واریاہ سردی یِتھے کٲٹھۍ اگر أسۍ وۄنۍ وٕچھو سونٛت بونٛٹھ اوس سونٛتس منٛز اتھ ٲسۍ ونان گنٛدٕ بہر اتھ منٛز اوس واریاہ بٲرِش پٮ۪وان مگر آزیُک یہِ سونٛت چھُ آسان اتھ منٛز چھِ گاہ بےٚ گاہ گژھان بٲرِش ییٚلہِ وۄنۍ پٮ۪وان تہِ چھُ کُنہِ ساتہٕ گۄڈٕ چھُ ڈوٹھ پٮ۪وان

امہِ سۭتۍ گوٚو واریاہ نۄقصان اسہِ یِتھے کٔنۍ اگر أسۍ رٮ۪تہٕ کٲلِچ کتھ کرو برٛونٛٹھ ٲسۍ رٮ۪تہٕ کٲلِس منٛز واریاہ برٛونٛٹھ ٲسۍ رٮ۪تہٕ کٲلِس منٛز واریاہ روٗد پٮ۪وان یُس اسہِ ؤہرات ٲس آسان اتھ منٛز اوس گژھان واریاہ رین فال تہٕ مگر آز چھِ أسۍ وٕچھان داوٗ یعنے خۄشِک سٲلی چھِ ژۄپٲرۍ اِتھٕے کٔنۍ ہرُد ہردِ تہِ اوس روٗد پٮ۪وان وۄنۍ چھُنہٕ پٮ۪ونٕے ییٚلہِ نہٕ روٗدٕے پٮ۪و سانٮ۪ن ژوٗنٹھٮ۪ن ووٗنٛٹھٮ۪ن تہِ چھُنہٕ رنٛگ یِوان خاص کینٛہہ تہٕ تپٲرۍ تہِ چھُ اسہِ نۄقصان گژھان اگر أسۍ وۄنۍ وجوٗہات وٕچھو امہِ یُس یہِ آبہٕ ہوہٕچ یہِ تبدیٖلی آیہِ اتھ کیٛاہ وجوٗہات چھِ تتھ منٛز چھُ ساروٕے کھۄتہٕ بوٚڑ وجہ کُلٮ۪ن ہُنٛد یُس یہِ کٹاو کوٚر اسہِ برٛونٛٹھ ٲسۍ آسان جنگل بٔرِتھ مگر اسہِ لٲج یِمن پانے تبٕر نٔتیٖجہٕ گوٚو یُس یہِ سون یہِ ماحول گوٚو یہِ گوٚو اسہِ بُتھۍ پھیُر أمۍ أنۍ یُس یہِ آب ہوا سون چھُ أمۍ أنۍ اتھ منٛز تبدیٖلی تہٕ یہِ گوٚو یعنے ان فیوریبٕل سانہِ خٲطرٕ تہٕ یعنے اسہِ چھِ پٮ۪وان وۄنۍ مٔزیٖد سٹرگٕل کرٕنۍ اتھ منٛز روزنہٕ خٲطرٕ تہٕ دوٚیِم وجہ اگر أسۍ وٕچھو پلوٗشن یعنے یِم یِم گاڑِ آیہِ انڈسٹریٖز آیہِ آٹوموبایلٕز آیہِ یِم تہِ چھِ چھکان واریاہ گیسِز تہٕ یِم ہواہس منٛز چھِ روزان پتہٕ ییٚلہِ روٗد چھُ پٮ۪وان تِم چھِ اٮ۪سڈ رین بناوان تہٕ تمہِ سۭتۍ تہِ چھُ یُس یہِ یِم چھِ امہِ سۭتۍ چھُ واریاہ یۄس یہِ لِوینٛگ آرگینزمٕز چھِ یتھ زٔمیٖنس پٮ۪ٹھ تہٕ یِمن تہِ چھُ ڈٮ۪میج گژھان تہٕ امہِ سۭتۍ تہِ چھُ ہنا یُس یہِ سون کٔلیمیٹ چھُ اتھ منٛز چھُ تھوڑا تبدیٖلی یِوان